السَّلامُ علیکم سَر میم اۭں بلکل بلکل أسۍ چھُ

ٹھیٖک چھُ بلکل بلکل مگر کیازِ اگر ژورِ بجہِ تانۍ چھُ سکوٗل ٹایِم تہٕ تۄہہِ کیازِ چھُو اوٚڑ گھنٹہٕ ایکٕسٹرٛا تھاوُن

مگر میڈَم اگر تُہۍ ٲں مطلب اگر یِمَن ژورِ بَجہِ تانۍ چھُ سکوٗل ٹایِم اگر تُہۍ تَتھِی ٹایِمَس درمیان إمَن اَکھ پرٛوگرام تھٲیِو ٲں تہٕ یِم کَرَن تَتھِی درمیان نہ کہِ ایکٕسٹرٛا ٹایمَس تہِ کیازِ تۄہہِ چھُو پَتہٕے اَز چھُ وارٕیاہ زیادٕ تاپھ تہِ چھُ تہٕ بَچّہِ چھُ آسان واریاہ ختم گٔمٕتۍ توٚتتھستامتھن تہٕ بیٚیہِ لَنٛچ ٹایِمہٕ پتہٕ چھُ اَتھ واریاہ ٹایِم میلان تِمَن چھُنہٕ کھٮ۪ن چٮ۪ن خٲطرٕ تہِ کِہیٖنۍ آسان ٲں ٹھیٖک چھُ میڈَم اگر تُہۍ رٔٹِہوکھ یِم پتہٕ اَتھ ٹایِمَس مگر کوشِش کٔرزیٚو تُہۍ سکوٗل ٹایِمَسٕے منٛزَ یِمَن رِہرسل کیاہ آسہِ یِمَن کَرُن اۭں کیازِ کہِ ہُتَہ ہیٚکَن نہٕ بَچّہِ کٔرِتھ تِکیازِ یِم چھِ لَکٕٹۍ لَکٕٹۍ شُرۍ تہٕ یِمن ہیٚکہِ واریاہ زیادٕ پرٛابلِم گٔژھِتھ اۭں تہٕ مگر اَتھ خٲطرٕ چھُو تۄہہِ کیٚنٛہہ کَنزَنٛٹ تھومُت یُس پیرَنٛٹَس لیٚکھُن چھُ کیازِکہِ یِتھے کٔنۍ ہیٚکو نہٕ أسۍ بچَس ایکٕسٹرٛا ٹایِمَس دِتھ کیٚنٛہہ خُدا نہ خواستہ اگر پگاہ گوٚو کیٚنٛہہ تَتھ خٲطرٕ گَژھِہ نَہ اسہِ آسُن گۄڈنٮ۪تھٕے کیٚنٛہہ کَنزَنٛٹ لیٚکھِتھ وٮ۪کھِتھ اۭں ٹھیٖک چھُ تہٕ یِمن چھا کھٮ۪ن چٮ۪ن خٲطرٕ کیٚنٛہہ انتظام پتہٕ یُس یِمن یہِ ایکٕسٹرٛا ٹایِم چھُ دیُن کیازِکہِ یِمن یُس لَنٛچ آسہِ سۭتۍ سُہ آسہِ یِمن برٛونٛٹھٕے گَژھان ختم تمہِ پَتہٕ ریٚفریٚشمیٚنٹ اۭں بلکل اۭں ٹھیٖک چھُ تیٚلہِ اۭں أسۍ چھِ تُہنٛد چَلو سٮ۪ٹھاہ شُکُر گُزار تہٕ بیٚیہِ وٕنۍ تو سٲنۍ بَچّہِ چھَ اصٕل پٲٹھۍ پَران وَران کِنہ نہٕ اۭں چَلو میڈَم سٮ۪ٹھاہ سٮ۪ٹھاہ شُکرِیہ تُہُنٛد تہٕ اَدکیاہ بیٚہو تُہۍ ٹھیٖک چھا